ہیٚلو ہیٚلو یَس وعلیکُم السلام ہاں أسۍ چھِ یم گا یِم حظ یِم وِلیج پٮ۪ٹھ چھِ أسۍ گامہٕ پٮ۪ٹھ

تمیُک ناو چھُ پنڈِت پورہ گازیا آباد کُپوارہ آ اَسہِ حظ چھِ ییٚتہِ واریاہ مُشکِلات یِوان پیش زیادٕ تر کہ ووت ییٚکیاہ وَندٕ تہِ وِنٹر تہِ ووت ییٚتہِ چھ واریاہ مُشکِلات یِوان پیش پاوَر چھُنہٕ آسان میکسِمم ٹایمز کِہیٖنۍ ٹرانسفارم چھُ خراب گَژھان ڈرینیج سِسٹم چھَنہٕ کِہیٖنۍ ییٚتہِ چھِ وَتو پٮ۪ٹھ گَژھان آب جَمَع یِتھے پٲٹھۍ چھِ پَبلِک مَطلَب ٹرانسپوٹ فیسَلٹی چھَنہٕ ییٚتہِ کِہیٖنۍ ییٚتہ چھُ پیٚوان واریاہ دوٗر گَژھُن اچانک اگر کانٛہہ بیٚمار گَژھِ تہٕ ییٚتہ چھ واریاہ مُشکِلات گَژھان گورمیٚنٹس کَرِ اَسہِ امہ برونٛہہ تہ اپیٖل مگر ونیُک تام نیٚو نہٕ تمو کانٛہہ تہِ زانٛہہ سٹیٚپ اتھ مُتعلِق کٕہٕنۍ امید چھِ

آ بیٚیہِ خاص اکھ مُشکِلات کہ ییٚتہ چھنہٕ آب فیسَلٹی کِہیٖنۍ ییٚتہ چھَنہٕ صاف تریش یِوان یمن مَطلَب گَرٕ چیٚنہٕ خٲطرٕ اَسہِ کِہیٖنۍ سُہ

امید چھِ کہ اتھ مَطلَب بیٚیہِ چھُ ییٚتہ لۄکُٹ مۄکُٹ گَژھِ ییٚتہِ آسُن کانٛہہ ہیٚلتھ کیر سیٚنٹر یمہ سۭتۍ مَطلَب گَژھِ ییٚتہِ اسہِ سُہولیت اُمید چھِ یہِ کہ تُہۍ کٔرِو اتھ مُتعلِق جلدی یہِ کاروٲیی ادٕ کیاہ السلام